اسلام علیکم ورحمتہ اللہ وبرکاتہ مےٚ ہَسا کَریو أکِس رٮ۪سٹورٹ پٮ۪ٹھ ہسا کریو مےٚ

آرڈَر کَرے اَسٮ۪ن پانٛژَن ترٛامٮ۪ن خٲطرٕ فُل وازٕوان یَتھ منٛز چھِ یِوان کَباب کۄکَر پیٖس تَبَکھ ماز چھِ یَتھ منٛز یِوان رِستہٕ چھِ یِوان گۄشتاب چھِ یِوان روغن جوش چھِ یِوان مرژٕوانٛگَن کۄرمہٕ چھِ یِوان نارمَل ناٹہٕ چھِ یِوان ژامٕنۍ چھِ یِوان آبہٕ گوش چھِ یِوان دۄدٕ گوش چھِ یِوان ٹنٛگ چھِ یِوان مَشروٗم چھِ یِوان بیٚیہِ چھِ یِوان یَکھٕنۍ تہِ چھِ یِوان گۄشتاب تہِ چھِ یِوان تہٕ بیٚیہِ چھِ یِوان تَتھ مَنٛز سلات چھِ تَتھ منٛز یِوان تَتھ منٛز چھِ بیٚیہِ یِوان پَلاو چھِ تَتھ منٛز یِوان تَتھ منٛز چھِ یِوان بیٚیہِ حٔلوٕ چھِ تَتھ منٛز یِوان فُل مگر یہِ چھُنہٕ مےٚ پَے یِمو کوٚرا یہِ نوٹ کِنہٕ یہِ اَتھ خٲطرٕ کٔر مےٚ پَتہٕ وٮ۪بسایِٹ چَک